السَلامُ علیکُم مےٚ حظ اوس جیکیٹ اَکھ اوٚنمُت مگر سُہ اوس ٹوٹَل فٔضوٗل جیکیٹ سُہ درٛاو نہٕ کِہیٖنۍ مےٚ باسان دۄیِمے دۄہۍ اوس سُہ یوٚہَے پرٛون ہیوٗ باسان یُتھُے مےٚ اورٕ اوٚن تہٕ نہ تَتھ یِہٕے شوٗبا ووٗبا کِہیٖنۍ سُہ یہِ عجیٖبا ہیوٗ کیٛاتھام سُہ لوگ مےٚ تہٕ سُہ نہٕ کِہیٖنۍ اَصٕل نہ تَتھ شوٚ کینٛہہ نہ سُہ شُبان کینٛہہ مےٚ سٲری وَنان ژےٚ کَتہِ چھُتھ یہِ اوٚنمُت بہٕ چھَسَکھ وۄنۍ وَنان ٲکھِتھ یہِ اوس مےٚ ہُمۍ دیُٚتمُت یٔمۍ دیُٚتمُت کٲم گٔیٚے مےٚ کوٚر گۄڈٕنٮ۪تھ آرڈر مےٚ باسیٚو یہِ چھُ زَبَردَست پرٛوڈَکٹ کیٛاتھام یُتھُے مےٚ گرٕ واتنوو تَتھ نہٕ کَپُر تہِ اَصٕل کِہیٖنۍ تَتھ کٲم گژھان بیٚیہِ روٗدَس منٛز لاگے مےٚ سُہ اَکہِ دۄہ روٚدٕ چھَکھ أڑۍ پے تَتھ ژاو سورُے روٗد اَندَر مےٚ گوٚو شَک یہِ چھُ واٹَر پرٛوٗپھ بۄنہٕ کنٮ۪تھ پرٛوڈَکٹَس لیٚکھِتھ یہِ ہَسا چھُ واٹَر پرٛوٗپھ مگر سُہ نہٕ واٹَر پرٛوٗپھ تہِ کِہیٖنۍ بیٚیہِ یِم تَتھ چینہٕ وینہٕ ٲسۍ چَندٕ ٲسۍ چَندٕ اَکھ تہِ ژھیوٚنمُت بیٚیہِ یۄس چین ٲسٕس أندٕرۍ کِنۍ سۄ تہِ أڑۍ پھٕٹمٕژ مٲنِو تُہۍ بیٚیہِ سۄ خراب ییٚلہِ بہٕ سۄ ہیوٚر کھاران سۄ نہٕ وَسان بۄنٕے ییٚلہِ وۄنۍ بۄن وَسان سۄ نہٕ کھَسان ہیوٚر کِہیٖنۍ تہٕ سُہ اوس ٹوٹَل فضوٗلٕے آیٹَم مگر مےٚ چھُ باسان یہِ چھِنہٕ یہِ پَزِ نہٕ کَرُن کِہیٖنۍ کیٛازِکہِ یِتھ پٲٹھۍ چھِ لُکَن دھوکہٕ مِلان تہٕ وۄںۍ چھٮ۪س نہٕ بہٕ زٕہٕنۍ تہِ ایٚمہِ سایٹہِ پٮ۪ٹھ کَران آرڈر کِہیٖنۍ یہِ بالکل اوس فضوٗل تہٕ تِم گٔیٚے پونٛسہٕ تہِ زاے چلو وۄنۍ گژھِ کوٗشِش کَرٕنۍ نیٚکٕس ٹایِم گژھِنہٕ لُکَن دھوکہٕ دیُٚن کِہیٖنۍ چلو شُکریہ